توٚہہِ چھُو پَتہٕ مےٚ چھُ اَمہِ زِنٛدَگی ہٕنٛدۍ سارِوٕے کھتہٕ اَصٕل ڈیٹہٕ کہِ یِم مےٚ مَطلَب یِم مےٚ یاد چھِ پٲنٛژ ڈیٹ یِم چھِ نہٕ مےٚ مٔشِتھ گَژھان کیٚنٛہہ تہِ گۄڈنِکُے چھُ مےٚ ییٚمہِ دۄہ بہٕ زامٕژ چھَس شےٚ شےٚ ژور کُنوُہ شتھ نَمنَمَتھ بہٕ چھَس زامٕژ شےٚ ژور کُنوُہ شتھ نَمنَمَتھس مَنٛزٕ تہٕ مےٚ چھِ مَطلَب سُہ واریاہ اَصٕل یاد مےٚ چھُنہٕ سُہ مَشرَپھ گَژھان کیٚنٛہہ تہِ کیٛازِکہِ بہٕ چھَس ییٚمہِ دۄہ زامٕژ یَتھ دُنۍیہس آمٕژن دوٚیِم چھُ ییٚلہِ بہٕ ٹینتھَس درٛایَس پاس زٕ ساس ژۄدَہَس مَنٛز شےٚ اَپریل زٕساس ژۄدَہَس مَنٛز ووٚنُکھ اَسہِ رِزَلٹہٕ تہٕ کوٚر مےٚ ٹیٚنتھٕ پاس زِنٛدَگی ہُنٛد گۄڈنیُک سِٹَپ تہٕ دوٚیُم چھُ مےٚ ٹُویلتھس مَنٛز زٕ ساس سَداہ ژوٚوُہ اَپریل زٕ ساس سَداہَس مَنٛز ووٚنُکھ اَسہِ رِزَلٹہٕ تہٕ کوٚر مےٚ ٹُویلتھٕ پاس ترٛییِٚم چھُ مےٚ یہِ مےٚ چھِ زامٕژ بیٚنہِ ہٕنٛز کوٗر سۄ چھِ زامٕژ مےٚ زٕ ساس اَکوُہَس مَنٛز کُنوُہ مئی زٕ ساس اَکوُہَس مَنٛز چھَ مےٚ سۄ زامٕژ کیِٛازِ سۄ چھَ مےٚ واریاہ زیادِٕ ٹٲٹھ مےٚ چھَ سۄ مےٚ چھَ سۄ پَنٕنہٕ زُوٕ کھۄتہٕ زِیادٕ ٹٲٹھ تہٕ پٲنٛژم چھُ مےٚ یہِ اَتھ کیٛاہ وَنان ییٚمۍ مےٚ مےٚ مۄکلٮ۪وو نٔرسِنٛگ اوترٕ اَسہِ ووٚنُکھ یَتھ جُلائی یَس مَنٛز رِزَلٹہٕ زٕساس ترٛوٚوُہ جُلائی ووٚنُکھ اَسہِ رِزَلٹہٕ سُہ چھُ مےٚ سارِوٕے کھۄتہٕ زِندَٛگی ہُنٛد سارِوٕے کھۄتہٕ اَصٕل دۄہ کیٛازِ کہِ مےٚ مۄکلٮ۪وو فَاینَلی پانٛژِ وٕہٕرۍ مۄکلٲو مےٚ نٔرسِنٛگ